پٲنٛژ ڈیٚٹ یِم مےٚ زنٛدٕگی منٛز ہمیشہِ یاد روزن گوڈٕنیٚتھٕے پَنٛداہ اَگست کُنوُہ شَتھ سَتٲجی مےٚ چھُ لۅکٕچارس پوٚرمُت ہِسٹری منٛز اَمہِ دۄہ چھُ اِنڈِیا گوٚومُت آزاد ہندوستان سون ہنٛدوستان مُلک ترٛےٚ پنٛداہ زٕ ساس زٕ یہِ اَمیُک ڈیٚٹ چھُ مےٚ اَوٕ مۅکھٕ یاد اَمہِ دۄہ چھِ میٛٲنۍ بٔرٕتھ گٲمژ اَمہِ دۄہ چھَس بہٕ زامٕژ ژور شےٚ زٕ ساس شُراہ اَمیُک ڈیٚٹ چھُ مےٚ اَوٕ موٗجوٗب یاد امہِ دۄہ چھُ میٛٲنِس بٲیِس اوسمُت خانٛدر اَکھ مارٕچ زٕ زٕ ساس وُہ اَمیُک ڈیٚٹ چھُ مےٚ اَوٕ مۅکھ یاد اَمہِ دۄہ چھُ سٲنِس ہنٛدوستان مُلکس منٛز گوٚومُت لاک ڈاوُن سِٹاٹ ژۄداہ ٲٹھ زٕ ساس شُراہ اَمیُک ڈیٚٹ چھُ مےٚ اَوٕ مۅکھ یاد اَمہِ دۄہ چھُ مےٚ ما میٚٹرِک پاس کوٚرمُت یہِ اوس مےٚ سارِوٕے خۄشی ہُنٛد دۄہ زِنٛدٕگی منٛز اَو مۅکھ چھِ مےٚ یِم ڈیٚٹ یاد